بہٕ چھُس نہٕ میڈِٹیشَن کَران کینٛہہ مگر نٮ۪ماز چھُس پَران بہرحال تَتھ منٛز چھِ سکوٗن اللہ تعالیٰ ییٚم چھِ سکوٗن تھوٚومُت نٮ۪مازِ منٛز امہِ سۭتۍ چھِ واریاہ سکوٗن الگٕے سکوٗن چھِ الگٕے تسکیٖن چھُ دِلَس گژھان یُس زَن نٮ۪مازو سۭتۍ بہٕ چھُس نہٕ یہِ میڈِٹیشَن کَران کینٛہہ نٮ۪ماز چھِ البتہ پَران بیٚیہِ یُس یہِ یہِ بِرٛیٖدِنٛگ یُس شاہ ہٮ۪نٕچ یِم ایکزَرسایِز چھِ یہِ چھِ أسۍ کَران یہِ چھُس بہٕ کٲنٛسہِ سۭتۍ کَران سکوٗل چھِ اَسہِ کَرناوان بیٚیہِ چھُ مٔنٛزۍ کُنہِ ساتہٕ کَران بَس دَم وَم ایکزَرسایِز چھُس بہٕ کَران ییٚمہِ سۭتۍ چھِ مےٚ یُس نٮ۪مازو سۭتۍ چھِ مےٚ مےٚ چھِ واریاہ فٲیِدٕ یِوان اللہ تعالیٰ ہَن دوٚپ گۄڈٕ چھِ فرض نٮ۪ماز پَتہٕ چھِ امہِ سۭتۍ واریاہ فٲیِدٕ یِوان امہِ سۭتۍ چھِ سکوٗن دٮ۪ماغ چھُنہٕ آوُر روزان یہِ مان ژٕ سِٹرٛیس چھِنہٕ روزان کینٛہہ سِٹرٛیس چھُ یہِ چھُ اِنسان روزان امہِ سۭتۍ بیٚیہِ یُس مےٚ امہِ سۭتۍ چھِ شاہ ہٮ۪نَس منٛز چھُنہٕ دَوٕے اگر سُہ تُلہِ شاہ ہٮ۪نٕچ ایکزَرسایِز چھِ سُہ چھِ دَو وَو اگر اِنسان تُلہِ تٔمِس چھُنہٕ خطرٕ وَطرٕ چھُنہٕ کینٛہہ شاہ واہ چھُنہٕ یہِ چھُنہٕ سانٛس کھَسَن کینٛہہ امہِ سۭتۍ چھُ اَصٕل پٲٹھۍ یہِ شاہ واہ ہٮ۪کَان یا دٔیِتھ اگر دَونے دَوُن ہٮ۪کہِ اِنسان بیٚیہِ چھِ اِنسان امہِ سۭتۍ چھُ شاہ اَصٕل پٲٹھۍ تہٕ ایٚمہِ سۭتۍ چھُنہٕ دَم وَم گژھان ٹوٹَل کِہیٖنۍ